ہیٚلو اَلسَلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو اسہِ اوٗس ماچھ ضروٗرت یہِ یہِ چھا پِوَر آسان تۄہہِ کَتیٚن چھُو بیٚیہِ دُکان اچھا یہِ چھا بٲتلن منٛز آسان اَتھ ما چھِ مِلاوٹ آسان کیٚنٛہہ اچھا ریٹ کیاہ چھِ اَتھ آسان یہِ مطلب یہِ کَتھ منٛز چھُ آسان اچھا ٲں یِم چھا شیٖشو بٲتلن منٛز آسان کِنہٕ ربڈوٗ بٲتلن منٛز اچھا یہِ کٕتِس چھُ گَژھان اَتھ کیاہ ریٹ چھِ گَژھان ساڈ کاہ شٮ۪تھ یہِ چھا حظ پِورٕے ماچھ کِنہٕ یہِ کیاہ بَلاے چھِ اَتھ چھِ ساڈ کاہ شٮ۪تھ گَژھان ریٹ کوٗتاہ ٹایِم چھُو لگان اچھا کیاہ پرٛاسیٚس نَہ توتہِ یِتھَے کٔنۍ ؤنِو مطلب پِوَر چھُ آسان مِلاوٹ اَڑٮ۪ن چھُ آسان سُہ کھنٛڈ رَلایِتھ سُہ چھُ آسان کھنڈٕے یُوت تہٕ پتہٕ چھُ باسان سُہ ماچھ اچھا باقٕے مطلب تۄہہِ کَتیٚن چھُو دُکان تہٕ اسہِ کوٗتاہ ٹایِم لَگہِ اوٚتانۍ اسہِ کَپٲرۍ چھُ یُن أسۍ چھِ روزان أسۍ چھِ روزان اوٗرۍ سریٖنگر پَتہ ما چھِ اَپٲرۍ چھُ گۄڈنِچ لَٹہِ یُن تہٕ پَتہ ما چھِ ہُپٲرۍ یَپٲرۍ کَپٲرۍ چھُ

پَگاہ آسوٕ دُکان یلہٕ اسہِ چھِ پانٛژھ شےٚ بٲتلہٕ ضروٗرت واریاہ آ یہِ چھُنَہ لَگان ونٛدس کھیٚوان زیادٕ بیٚیہِ جوڈن ووڈن لَگان بیٚیہِ چیٚوان ترٛیشہِ منٛز ونٛدس چھِنَہ بٕزرگ کھیٚوان زیادٕ آچھا بَچن تہِ چھِنَہ دِوان اچھا گوٚو بَچن ہیٚکو دِتھ یہِ اچھا مےٚ دوٚپ بٔڑی یوٗت ما چھِ کھیٚوان تہٕ بچہِ تہِ چھِنَہ ژھانٛڈان کُنہِ وِز ماچھ أمِس چھُ گَژھان تیز اچھا گوٚو بٕڈن لَگہِ یہِ اصٕل اَدٕ کہِ بیہو خۄدایس